یُس نِہٲلۍ چھِ پنٕنہِ زٔمیٖنَس منٛز وۄپداوان یُس سُہ سَبزی چھِ زٔمیٖنَس منٛز وۄپداوان یُس سُہ مٮ۪وٕ چھُ پَنٕنِس زٔمیٖنَس منٛز وۄپداوان تَتھ چھُ سُہ چھُ ہٮ۪کان سُہ پَنٕنِس دُکانَس پٮ۪ٹھ تہِ کٔنِتھ پَتہٕ زیادٕ تَر چھِ یِم نِہٲلۍ وِہٲلۍ بَناوان تِم چھِ پَتہٕ سُہ پَنٕنِسٕے دُکانَس پٮ۪ٹھ کٕنان اَتھ چھُ تِمن زیادٕ فٲیدٕ یِوان یا سَبزی چھِ نیران یِم مٔلی یٲر چھِ کران تِمَن چھِ سَبزی نیران واریاہو قٕسمَو بیٚیہِ چھِ واریاہ مٮ۪قدارَس منٛز تہِ نیران سَبزی تِم چھِ سُہ پَتہٕ پَنٕنِسے دُکانَس پٮ۪ٹھ کٔنان تِمن چھُ یِوان سُہ ڈَبٔل فٲیدٕ تِمَن چھُنہٕ پٮ۪وان پَتہٕ اَتھ ژھانڈُن مارکیٹ کیٚنہہ وۄنۍ گژھ ہا بہٕ دُکان دارَن یِم کٔنۍ ہن نہٕ مےٚ تہٕ تہٕ سُہ چھُ گژھان تِمن زیادٕ بہتر اکھ کرن تِم زٔمیٖن دٲری تہِ کرن سۭتۍ سۭتۍ سَبزی وغیرٕ تہِ بَناون میوٕ ویوٕ تہِ بَناون تہٕ بیٚیہِ چھِ تِم سایڈَس سایڈس تٔتھی دُکان تہِ چَلاوان دۄشوے چیٖز تہِ چھِ بَنان گرے چھُ نیران سامان أتی چھِ کٕنان دۄشوے چیٖز چھِ گژھان اَصٕل تِہِندِ خٲطرٕ سُہ چھُ روزان زیادٕ بہتر بیٚیہِ چھِ تَتھ منٛز زیادٕ فٲیدٕ تہِ